نگیٹِو ریٚسپوٛانٕس ہسا مِلیٛو مےٚ تَمہِ وِزِۍ ییٚمہِ وِزِۍ ہسا مےٚ اکھ ٲں بوٗٹھ اوٚن مارکیٚٹ منٛزٕ تہٕ مےٚ سا لوگ سُہ بوٗٹھ خٲلی پانٛژَن دۄہَن تَتھ بوٗٹَس نَہ سا میلیٛو نہٕ درٛاو نہٕ مےٚ کِہیٖنۍ تہِ تَمے وِزِۍ ہسا ووٚن مےٚ تِکیٛازِ ییٚلہِ تہِ انسان کانٛہہ چیٖز چھُ اَنان سُہ ہسا چھُ سُہ اَنان پَننہِ خوٗنہٕ جِگرٕکیٚن رۄپیَن دَہَن یا پننہِ محنتہٕ کیٚن پونٛسَن تہٕ تَتھ نَہ سا درٛاو نہٕ مےٚ کِہیٖنۍ تہِ تَتیٚتھ ہَسا میلیٛو مےٚ ماینَس ماینَس ریٚسپوٛانٕس تَتھ نَہ سا میلیٛو نہٕ مےٚ اصٕل یہِ کِہیٖنۍ تہِ مےٚ ہسا گوٚو مطلب بوٗٹھ ہیٚوان ہیٚوانٲنی ہسا گوٚو میٛون دِل دُکھی واریاہ زیادٕ مےٚ ووٚن گۄڈٕنیٚتھ وۄنۍ اگر مےٚ یہِ چیٖز اَنے توتہِ گژھہٕ ہان ییٚتھ ریٚتھ اَکھ زٕ نیرٕنۍ مگر دَہَن دۄہَن تانۍ ہَسا اوس سُہ بوٗٹھ ٹھیٖک دَہہِ دُہۍ پَتہٕ نَہ سا درٛاو نہٕ مےٚ تَتھ کِہیٖنۍ تہِ دَہہِ دُہۍ پَتہٕ ہسا اوس سُہ ژھیٛونمُت تٔمۍ تَل ہسا توٚر مےٚ فِکرِ کہِ یہِ پرٛوڈَکٹہٕ چھُنہٕ اصٕل کِہیٖنۍ نہٕ تہٕ بیٚیہِ نَہ سا میلیٛو نہٕ مےٚ اَتھ اصٕل اَکھ ریٚسپوٛانٕس کِہیٖنٛۍ تہِ یِہٲے ہَسا چھِ اکھ نگیٹِو ایٚکسپیٖریَنٕس یۄس ہَسا مےٚ دوٚیمِس پروڈَکٹَس مَنٛز وُچھ